اسلام عليكم ورحمة الله وبركاته آز ونہٕ ہو بہٕ زٔمیٖندار کِتھ پٲٹھۍ چھُ جانور ہُنٛد ویسٹ مینیج کران یتھ منٛز زن جانورن ہُنٛد گُہہ یِوان چھُ سُہ چھُ اکھ اکھ زٔمیٖندار پننٮ۪ن کھیتن منٛز استعمال کران کھٮ۪نہٕ باپتھ سُہ چھُ کھادِ منٛز تہِ یہِ گُہہ استعمال کران یِم کِنۍ یہِ گوہ تٔمِس زن زایہِ چھُنہٕ گژھان کینٛہہ بیٚیہِ یُس گاسہٕ ژھوٚٹ چاروٲے تراوان چھِ سُہ چھُ اکھ زٔمیٖندار دوٗر ترٛٲیِتھ ژھنان